اَسلام علیکُم وعلیکُم سلام آ بِلکُل ٹھیٖک آ شُکُر خۄدایَس کُن تُہۍ کٕم حظ اَچھا خٲرٕے اوس حظ اَچھن

اَچھا مایموٗنا مایموٗنا جی چھُو تُہۍ کَلموٗنا پٮ۪ٹھ اَچھا تُہُنٛد آرڈَر ما اوس یہِ کہِ تۄہہِ اوسوٕ اَکھ سُہ کے کیک دیُتمُت بیٚیہِ پیسٹرٛی دِژمٕژ آ اَچھا یہِ آرڈَر کَر اوسوٕ تۄہہِ دِ یہِ آرڈَر کَر اوسو تۄہہِ دیُتمُت کٔژ دۄہ حظ گٔے بہٕ کَر اَکھ مِنٹاہ چَک اَچھا بَٹوارِ دۄہ دیُتمُت بِلکُل حظ مایموٗنا جی کَلموٗنا پٮ۪ٹھ یہِ آرڈَر تۄہہِ اوسوٕ تۄہہِ چھُ دیُتمُت اَکھ چھُ تۄہہِ آرڈَر دیُتمُت یہِ کیک بیٚیہِ چھُ دیُتمُت پیسٹرٛی بیٚیہِ چھُ یہِ بِسکیٖٹ دِتۍمٕتۍ

آ بِلکُل یہِ چھِ تَیار حظ تۄہہِ کَتہِ پٮ۪ٹھ تۄہہِ کٔژِ بَجہِ حظ چھُ یہِ ضروٗرت زٕ بَجے چھِ حظ ضروٗرت آ بِلکُل یہِ چھِ تَیار حظ تُہُنٛد آرڈَر تُہۍ ؤنۍتو أسۍ اَنوا یہِ پانَے کَروا أسۍ آرڈَر کِنہٕ تُہۍ یِیِو پانہٕ نِیِو حظ اَچھا ٹھیٖک حظ گَو زٕ بجے تُہُنٛد یہِ آرڈَر چھُ بِلکُل حظ تَیار حظ اَدٕ کیٛاہ حظ اَسلام علیکُم